مےٚ کوٚر ٲں فٔرسٹہٕ پرٛوڈَکٹہٕ ٲں کوٚر مےٚ ٲں چَپٕنۍ ٲں کوٚر بیٚیہِ کوٚر بیٚیہِ مےٚ بیگ ٲں سُہ کوٚر مےٚ میٖشو پٮ۪ٹھ آرڈَر تہٕ مےٚ اوس گۄڈٕنیٛک ایکٕسپیٖریَنٕس مےٚ وُچھۍ سٲری مطلب اَمہِ پٮ۪ٹھ میٖشوٗ سٲری چھ وَنان میٖشوٗ ایپ چھِ اصٕل میٖشوٗ ایپ چھ اصٕل اَمہِ پٮ۪ٹھ چھِ ٲں جلدی ٲں کیٛاہ چھِ اَتھ وَنان چیٖز واتان بیٚیہِ چھِ اصٕل فیبرِک بیٚیہِ چھُنہٕ تَتھ زیادٕ قۭمَتھ ٲں قۭمَتھ تہِ چھُنہٕ تیٛوتاہ آسان کِہیٖنۍ پَتہٕ ییٚلہِ مےٚ سٲری پَننہِ ویٚسہٕ وُچھہِ کَران باقٕے یِم ٲں وُچھ کَران سکوٗل فرٛیٚنٛڈ وُچھم کَران تہٕ مےٚ دوٚپ چلو بہٕ تہِ کَرٕ وۄنۍ تہٕ مےٚ کوٚر آرڈَر میٖشو پٮ۪ٹھ تہٕ ٲں مےٚ کوٚر بیگ بیٚیہِ کوٚر مےٚ چَپٕنۍ ٲں تِم ٲسۍ ٲں تِم اَکھ وٲتۍ مےٚ تِم جلدی تہٕ بیٚیہِ ٲں وٲتۍ ٲں بیٚیہِ اوس بیگَس اوس واریاہ فیبرِک اصٕل تَتھ درٛاو بیٚیہِ واریاہ ٹایِم تَتھ سُہ چھیٚس بہٕ چھَلان تہٕ تَتھ چھُنہٕ کِہیٖنۍ گَژھان بیٚیہِ یہِ یوٗتاہ تَتھ بار بھرو تیٛوتاہ چھُ سُہ ہیٚکان ٲں کٔرِتھ بَرداشت ژھیٛونُم نہٕ کہیٖنۍ نہٕ بیٚیہِ چھُ سُہ تَتھ اصٕل واریاہ سَجوُن سَجان چھُ ییٚلہِ سُہ لاگان چھِ بیٚیہِ کٔر مےٚ چَپٕنۍ تہٕ مےٚ ووٚن گۄڈٕ اَمہِ پٮ۪ٹھ چھَنہٕ چَپٕنۍ آسان اصٕل مگر ییٚلہِ مےٚ پَتہ سۄ لٲج تتھ درٛاو واریاہ ٹایِم لَگ بھگ ٲں اصٕل ٹایِم درٛاوُس نَہ چھِ ژھیٚنان نَہ گٔے ژھوٚٹ نَہ زیٖٹھ نَہ گٔے کھٔج نَہ گٔے ٲں ٹایِٹ سۄ چھِ واریاہ اصٕل سۄ لٲج مےٚ مطلب کہِ برابر سایزٕ گٔے مےٚ سۄ سۄ چھِ بیٚیہِ اصٕل چپٕنۍ یُس کَلَر اوس مےٚ کوٚرمُت ٲں سُہ آو چپنہِ تہِ تہٕ بوٗٹَس تہِ بہٕ چھیٚس میٖشووٕچ واریاہ زیادٕ ٲں شکر گُزار یِمو چھِ یِم چیٖز یِتھۍ چیٖز چھِ یِم کٕنان تہٕ بہٕ یژھہٕ زیادٕ کھۄتہٕ زیادٕ اَنہٕ بہٕ یِمَن زیادٕ کَسٹمَر یہِ میٖشو مہٕ کٔرِو تُہۍ ایپ ڈاوُن لوڈ یہِ چھِ واریاہ اصٕل ایپ اَمہِ پٮ۪ٹھ یہِ تہِ آرڈَر کَرو سُہ چھُ جلدی واتان بیٚیہِ چھُ آسان برابَر سُے کَلَر ٲں سُے یُس تُہۍ کَپُر چھُو کَران یا سُے چھُ بَرابر یِوان بہٕ چھیٚس واریاہ زیادٕ مےٚ مِلیٛو مطلب بہٕ چھیٚس واریاہ زیادٕ خۄش تِکیٛازِ مےٚ گٔےٚ گۄڈٕنکۍ زٕ چیٖز آرڈر تِم آیہِ مےٚ واریاہ اکھ آیَم جلدی بییہِ چھیٚس بہٕ ہیٚپی سیٹِسفایڈ تِمَن کیٛازِ مےٚ پیٚیہِ نہٕ زیادٕ پریشٲنی کِہیٖنۍ نہٕ تہٕ بیٚیہِ ٲں مطلب یوٗتاہ پونٛسہٕ ٲں تِمو ووٚن کَمٕے تہٕ مگر سُہ لَوِ ہا تیٛتُے تہٕ مگر چیٖز چھُ واریاہ زیادٕ اصٕل بہٕ یژھہٕ بیٚیہِ میٖشو پٮ۪ٹھ چیٖز آرڈَر کَرٕنۍ